پٕنٛژٕ ڈسَمبَر زٕ ساس وُہَس منٛز کَرنوو مےٚ پَنُن سٮ۪کَنٛڈ چیٖز اون مےٚ مارکیٹَس منٛز بہٕ درٛاوُس صُبحٲے مےٚ اوس اَنُن اَکھ جاکٮ۪ٹ اَکھ پٮ۪نٛٹ تہٕ اَکھ شٲٹ یُس جاکٮ۪ٹ اوس سُہ اوس واریاہ زیادٕ اَصٕل تَمیُک یُس کَلَر اوس سُہ اوس نیوٗل یُس کَلَر مےٚ آلرٔڈی چھِ آسان واریاہ پَسنٛد سُہ جاکیٮ۪ٹ اوس مےٚ کُہ صُبحٲے ٹیوٗشنَس پٮ۪ٹھ نیُن تہٕ پٮ۪نٛٹ تہِ اوس واریاہ زیادٕ اَصٕل یُس جاکٮ۪ٹ اوس سُہ آو مےٚ پانَس بَرابَر سایزَس بہٕ اوسُس روتلی واریاہ زیادٕ اٮ۪کسایٹ کہِ بہٕ نِمہٕ یہِ صُبحٲے کوچِنٛگ لَگٲوِتھ بیٚیہِ اوس یُس پٮ۪نٛٹ اوس سُہ گوٚو تھوڑا بہت ژھوٚٹ پَہم تہٕ مےٚ نیوٗ شاملی تٔمِس سُہ پٮ۪نٛٹ واپَس تہٕ اوٚنُم تَمہِ کھۄتہٕ بوٚڑ سایز یُس سُہ جاکٮ۪ٹ اوس تَتھ درٛاو مےٚ واریاہ زیادٕ ٹایِم مگر یُس شٲٹ ٲس سُہ باسیاے أکِس چھَلنہٕ سۭتی گٔے سُہ خراب تہٕ پٮ۪نٛٹ تہِ اوس ٹھیٖک ٹھاکَے مگر جاکٮ۪ٹ آو مےٚ تِمو منٛز واریاہ زیادٕ پَسنٛد یُس تَمیُک اٮ۪کٕسپیٖریَنٕس اوس سُہ اوس تھوڑا بہت اَصٕل تہِ تہٕ تھوڑا بہت خراب تہِ یُس جاکٮ۪ٹ اوس تَتھ سُہ گووس بہٕ صُبحٲے کوچِنٛگ لگٲیِتھ تہٕ تَتھ لٔگۍ سٲری لٔڑکہٕ وَننہِ یہِ دے اٮ۪س یہِ کَتہِ اوٚنُتھ ژےٚ تہٕ بیٚیہِ ٲسۍ سٲری وٕچھان پٮ۪نٛٹ تہِ گووُس بہٕ لَگٲیِتھ سُہ تہِ اوس ٹھیٖک ٹھاکَے مگر جاکٮ۪ٹ آو مےٚ سارِوٕے کھۄتہٕ زیادٕ پَسنٛد تہٕ شٲٹ یُس ٲس سُہ ٲس واریاہ زیادٕ خراب سۄ آے مےٚ پَسنٛد تَتی مگر ییٚلہِ مےٚ گَرٕ اوٚن تَتھ درٛاو اَکُے چھَلُن اَکہِ چھَلنہٕ پَتہٕ گے سۄ خراب پَتہٕ پیٚیہِ مےٚ سُہ ڈٮ۪سٹٕبیٖنَس منٛز سَنٕنۍ یہِ اوس میٛانہِ سٮ۪کَنٛڈ آڈرٕچ کہانی یُس مےٚ پنٛنی ماکیٹٕے منٛز أنۍ جاکٮ۪ٹ اوس مےٚ واریاہ زیادٕ پَسنٛد سُہ چھِ مےٚ وٕنۍ تہِ ییٚتی سُہ چھِ باسان وٕنۍ تہِ تیُتھُے نوٚو مگر یُس شٲٹ ٲس سۄ درٛاے واریاہ زیادٕ خراب تَتھ درٛاو اَکُے چھَلُن تہٕ سۄ گٔے واریاہ زیادٕ خراب مگر یِم بٲقی ہُم ٲسۍ جاکٮ۪ٹ تہٕ پٮ۪نٛٹ تِم ٲسۍ واریاہ زیادٕ اَصٕل تَمہِ پَتہٕ کَرنوو مےٚ تیُتھُے بیٛاکھ اَکھ جاکٮ۪ٹ آڈَر سُہ کَرنایے مےٚ آن لایِن آڈَر سُہ تہِ اوس تیُتھُے مگر یُس مےٚ جاکٮ۪ٹ ییٚتہِ اَنیے تیُتھ اوس نہٕ کِہیٖنۍ سُہ جاکٮ۪ٹ اَنیے مےٚ دۄن ساسَن رۄپیَن ییٚتی تہٕ یہِ شٲٹ اَنیے مےٚ پانٛژَن ہَتَن جاکٮ۪ٹ درٛاو مےٚ واریاہ زیادٕ اَصٕل سُہ اوس مےٚ واریاہ زیادٕ سَجان تہٕ بیٚیہِ اوس واریاہ زیادٕ پَسنٛد مگر شٲٹ ٲس واریاہ زیادٕ خراب سۄ شٲٹ آے نہٕ مےٚ پَسنٛد پَتہٕ کِہیٖنۍ تِژھ بٲرۍ ٲس مےٚ واریاہ زیادٕ پَسنٛد مگر تمہِ پَتہٕ باسیٛاے سُہ مےٚ واریاہ زیادٕ خراب تَتھ درٛاو اَکُے چھَلُن تہٕ پٮ۪نٛٹ یُس اوس سُہ تہِ چھِ ٹھیٖک ٹھاک مگر تَتھ تہِ درٛاو ؤری اَکُے یہِ ٲس میٛانہِ دوٚیمہِ آڈرٕچ کہانی یَتھ منٛز مےٚ جاکٮ۪ٹ آو پَسنٛد تہٕ شٲٹ درٛاے مےٚ خراب شُکریہ